ہیلو اسلام علیکُم وعلیکُم اسلام ٹھیٖک چھِو حظ شُکُر رۄبَس کُن ٹھیٖک ؤنِو کیٛاہ شُکُر خۄدایَس کُن ٹھیٖک ٹھیٖک چھُ آ ٹھیٖک اچھا جلدی

ٹھیٖک جلدی کوٗتاہ جلدی تقریٖباً پگہہ اگر تُہۍ أنِو کٲلکِیَتھ چھُو تۄہہِ وَنَن تیار گژھن آسٕنۍ تُہۍ چھُوا پَاے اَسہِ چھِ ایکچُلی آز آسَان تھوڑا کٲم زیادٕ نا اَسہِ چھُ اَز یہِ وَردَن أکِس مہرنہِ ہُنٛد آسَان سُوُن تمہِ موٗجوٗب چھِ أسۍ یہِ واریاہ بِزی آسان حظ آز چھُنہٕ زیادٕ ٹایم آسَان کِہیٖنۍ تہٕ وَنۍ اگر تُہۍ کٲم کٔرِو مطلب أکسٕے دۄہَس منٛز چھُ یہِ مطلب نوٚم نامُمکِن یہِ تَیار گژھُن یہِ چھُ مُشکِلٕے چھُ یہِ وَنۍ کٔرِو تُہۍ کٲم تیٚلہِ

تہٕ یی بہٕ چھَس دَپَن یہِ تقریٖباً زٕ ترٛےٚ دۄہ لَگٮ۪ن بیٚیہِ ؤنۍتو یہِ تُہۍ مےٚ تۄہہِ چھُ یہِ سِمپٕلٕے سُوُن کِنہٕ تھوڑا بہت چھُ کینٛہہ ڈِزایِن وِزایِن کھالُن کیٚنٛہہ

ٹھیٖک زٕ سوٗٹ چھُو تۄہہِ نا

اچھا ٹھیٖک دٔپِو یِمَن چھُ تھوڑا مطلب ڈِزایِن کھالُن ٹایم لَگہِ یِمَن تھوڑا بہت علاوٕ تیٚلہِ

اہن حظ آ ییٚتہِ چھِ اَسہِ یہِ تَقریٖباً زٕ ترٛےٚ لٔڑکی یِم اَز ہیٚچھان چھِ ییٚتہِ آسان یہِ کٲم ٹھیٖک کِہیٖنٛۍ چھُنہٕ پَرواے أسۍ تُہۍ کٔرِو یہِ کٲم زٕ سوٗٹھ چھِو تۄہہِ نا تۄہہِ چھو پَتہٕ بہٕ کَرٕ یِم مےٚ ییٚتٮ۪ن چھِ آسان یِمے ہیٚچھَن کٲم ییٚتٮ۪ن یِم لٔڑکی بہٕ کَرٕ یِمَن سۭتۍ تہِ کَتھ بہٕ وَنہٕ تِمَن تہٕ اگر باسِیَو مےٚ مُمکِن تہٕ بہٕ وَنہٕ تۄہہِ تیٚلہِ یہِ اگر باسِیَو مےٚ مُمکِن تیٚلہِ وَنہٕ تۄہہِ بہٕ یورے بہٕ یِمہٕ مگر تۄہہِ چھو تۄہہِ اگر تُہۍ جلدی منٛز چھُو نا تیار یہِ ضروٗرت تیٚلہِ پیٚیہِ تۄہہِ تھوڑا سِلٲے علاو تقریٖباً پیٚیَن تۄہہِ أکِس سوٗٹَس پنٛژاہ رۄپیہِ علاوٕ ٹھیٖک چھُ کِہیٖنۍ چھُنہٕ پَرواے ؤلِو بہٕ کَرٕ تۄہہِ یوڑے تیٚلہِ کال نا پگاہ تانۍ گژھِ پگاہ دٔہ بَجہِ تام لگ بگ کَنفٲرٕم بہٕ وَنہٕ تۄہہِ یہِ یورے تمہِ ساتہٕ کٔژِ بَجہِ اِنو تُہۍ کیٛاہ مطلب کَرٕنۍ یِم مگر یی سِلاین تھٲے زیو تُہۍ زنَس منٛزٕے پنٛژاہ رۄپیہِ پیٚیَنَ لگ بگ عَلاوٕ چلو ٹھیٖک چھُ بہٕ کَرٕ تۄہہِ پگاہ یورے فون تقریٖباً دہ بَجہِ تہٕ بہٕ وَنہٕ تۄہہِ تَمہِ ساتہٕ کَر أنِو تُہۍ کٔژِ بَجہِ أنِو چلو ٹھیٖک چھُ چلو بِہِو رۄبَس